ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ مےٚ حظ چھِ اَدٕ ییٖزیو تہٕ کیٚنٛہہ چھُنہٕ ژورِ بَجہٕ ہا اَدٕ کیٛاہ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ اَدٕ سا بیٚہہ خۅدا